اَلسَلامُ علیکُم وَرحمَتُ اللہِ وبرَکاتَہُہ مےٚ چھُ ناو سایمہ گۄڈنیُک ایکسپیٖرینس گۄڈنِکِس پروڈَکٹس سۭتۍ پازٹِو ایکسپیٖرین یُس اسہِ پَنُن گَرٕ اوٚن پروڈَکٹ تَتھ چھِ وَنان فرِج امہِ فرِج سۭتۍ وَنہٕ بہٕ کہِ اگر اَتھ وَنو أسۍ پازِٹِو ایکسپیٖرینس تہٕ امہِ سۭتۍ آو اَسہِ واریاہ زیادٕ فٲیدٕ تِکیازِ کہِ ییٚلہِ أسۍ وٕچھان چھِ کہِ کَشیٖرِ منٛز چھِ پانٛژھ شےٚ رٮ۪تھ تِم آسان یَتھ منٛز واریاہ زیادٕ گَرم چھِ اَ گَرمس منٛز اوس نہٕ بَنان تٔرٕنۍ تریش ٲس نہٕ زیادٕ بَنان کِہِنۍ تہِ نہٕ سیوٚن اوس خَراب گَژھان ییٚمہِ کِنٮ۪تھ أکِس گَرٕ وٲلِس واریاہ زیادٕ یا اسہِ واریاہ زیادٕ سختی یِوان ٲس تمہِ پَتہٕ یُتھے اَسہِ یہِ فرِج اون أسۍ دۄد آسہِ ہا کانٛہہ چیٖز آسہِ أسۍ حظ چھِ یہِ اَتھ منٛز تھاوان یا گَرے چھِ آیِس کریٖم ہٮ۪کان بَنٲوِتھ اَتھ منٛز یُس سیُن تھاونہٕ پَتہٕ چھِ نہِ یہِ سیوٚن خَراب گَژھان کِہِنۍ تہِ نہٕ یا قۭمتی چیٖزس ییٚمہِ ساتہٕ أسۍ اَنان اِنسان اورٕ بازرٕ سَبزی اوس تھاوان أنِتھ کانٛہہ سۄ ٲس نہٕ ٹھیٖک روزان خاص کَر گَرمس منٛز کِہِن تہِ نہٕ یہِ فرِج اَننہٕ پَتہٕ وَنو أسۍ زِ کہِ اسہِ گوٚو آو واریاہ فٲیدٕ سیون ویُن گوٚو نہٕ خَراب کِہِنۍ تہِ نہٕ تہٕ سون ٹایم تہِ بَچیوو واریاہ یہِ ہان چھِ اَتھ پازٹِو ایکسپیٖرینس اسہِ اَتھ فرجَس سۭتۍ حظ اَتھ یُس اسہِ پَنُن گَرٕ اون گۄڈنیُک پروڈَکٹ اسہِ أنۍ پَنُن گَرٕ واریاہ واریاہ پروڈَکٹ مَگَر یُس اسہِ گۄڈنیُک پروڈَکٹ اوس سُہ اوس یوہے فرِج ییٚمہِ سۭتۍ اسہِ واریاہ فٲیدٕ اَکھ ییٚمِچ واریاہ ضروٗرَت چھِ آسان کَشیٖرِ منٛز خاص کَر یِمن پانٛژن شیٚن رٮ۪تَن منٛز یِم پانٛژھ شے رٮ۪تھ چھِ آسان ییٚتہِ واریاہ زیادٕ خاص کَر مے جوٗن جُلے اَگَست اَگَست اوتَس تامَتھ چھُ آسان وَریاہ زیادٕ گَرم تہٕ ییٚتہِ چھُ فرجٕچۍ واریاہ زیادٕ ضورَتھ پٮ۪وان پرٮ۪تھ کانٛہہ چیٖز چھِ یِوان ییٚتھۍ فرجَس منٛز تھاونہٕ